وعلیکُم بہٕ حظ چھَس بانٛڈی پور روزان أسۍ حظ ٲسۍ پرٛانٮ۪ن وقتَن منٛز دانَس پٮ۪وان اَسہِ حظ اوس نہٕ بُخارِ منٛز دٕہ نیران کِہیٖنۍ اَسہِ حظ اوس سُہ دٕہ یِوان کِچنَس منٛز گٹہٕ زوٚل تُلان اَسہِ حظ اوس دانَس پے پے سٮ۪ٹھاہ سختی یِوان اَسہِ حظ اوس نہٕ وَقتَس زیُن آسان اَسہِ حظ اوس سُہ اوٚدُر کاٹھ آسان اَسہِ حظ اوس کَران کٲم اَسہِ حظ ٲس واریاہ سختی یِوان یَنہٕ پٮ۪ٹھ حظ مےٚ حظ اوس بانٛڈی پورہ بازرٕ منٛزٕ اعجاز احمد پیٖرَس گیس تَنہٕ پٮ۪ٹھ ہسا آے مےٚ گیسَس پٮ۪ٹھ واریاہ سہوٗلیت نَہ حظ چھِ اَتھَن تَمُن لاران نَہ حظ چھِ بانَن دٕہ گژھان پرٛانہِ وقتہٕ حظ اوس دانَن پٮ۪ٹھ ٲسۍ پٮ۪وان اَکھ حظ اوس بانَن تٕہہ گژھان بیٚیہِ حظ اوس کِچنَس منٛز ژھۄٹہٕ گانٛد وۄتھان پَتہٕ حظ ٲس تِمَن تِم بانہٕ پَتہٕ حظ ٲسۍ تِم بانہٕ ناگَن کۄلَن ناگَن پٮ۪ٹھ پٮ۪وان نِنۍ تِمَن حظ اوس پَتہٕ سیٚکہِ سۭتۍ آسان تَمُن تُلُن آسان پَتہٕ حظ ٲسۍ تِمَن کران کٲم بیٚیہِ حظ ٲسۍ کران کٲم بیٚیہِ حظ ٲسۍ یِم بانہٕ أسۍ لاگان یَتھ دانَس پٮ۪ٹھ یِمَن حظ اوس سُرٕ کوٚنٛڈ دِوان پَتہٕ حظ ٲسۍ بانہٕ ییٚلہِ مۄکلاوان ٲسۍ پَتہٕ رٔنِتھ کٔرِتھ پَتہٕ حظ ٲسۍ یِمَن کَران کٲم والان حظ ٲسۍ سٲنٛدرِ منٛز پٮ۪وان حظ اوس تِمَن سُہ سُرٕ کوٚنٛڈ تُلُن اَتھٕ حظ اوس گژھان مُستعمال یَنہٕ پٮ۪ٹھ حظ یہِ گیس اوٚن اعجاز احمد پیٖرَس ہیوٚت مےٚ بانٛڈی پور پٮ۪ٹھ بانٛڈی پور بازرٕ منٛزٕ تَنہٕ پٮ۪ٹھ حظ آے مےٚ واریاہ سہوٗلِیات یہِ دانَس پٮ۪ونَس سۭتۍ ہسا اوس سٮ۪ٹھاہ بُخارِ مٔنٛزۍ دٕہ یِوان وَلنہٕ اَکھ حظ آسہٕ کِچنٕچ لَبہٕ گژھان مٔکٕر مٔکریٛار تِمَن کِچنہٕ کٮ۪ن لَبَن ہسا اوس دٕہ گژھان یَنہٕ پٮ۪ٹھ ہسا یہِ اعجاز احمد پیٖرَس مےٚ گیس ہیوٚت تَنہٕ پٮ۪ٹھ ہسا چھِ أسۍ گیسَس بانہٕ گیسَس پٮ۪ٹھ رَنان نَہ حظ چھُ اَتھَن تَمُن گژھان نَہ حظ چھِ بانَن تَمُن گژھان بانہٕ حظ چھِ صاف صفا شفقت صاف سُتھر روزان بانہٕ حظ چھِ صاف سُتھر روزان مگر تَنہِ پٮ۪ٹھ حظ آیہِ اَمہِ گیسہٕ سۭتۍ اَسہِ واریاہ سہوٗلِیت لٲگِتھ حظ چھِ تھاوان گیسَس پٮ۪ٹھ ہُپٲرۍ حظ چھِ کامہِ دَہ کران دانَس پٮ۪ونہٕ سۭتۍ حظ اوس دانَس أتی أتی پٮ۪وان بِیٚہُن اَکھ حظ ٲسۍ بانہٕ مُستعمال گژھان بیٚیہِ حظ اوس تَتیٮ۪تھ کِچنَس آسان گانٛد وۄتھان پَتہٕ حظ ٲس آسان میٚژ اَنٕنۍ اوس پٮ۪وان اوس أسۍ آسہٕ دانَس لِوان پَتہٕ حظ ٲسۍ دانس لِوان پَتہٕ حظ ٲسۍ کران کٲم پٮ۪وان پٮ۪وان لِوُن پَتہٕ ہسا اوس سُہ دٕہ اَنٛدَر گژھان تَمہِ دٕہ سۭتۍ حظ اوس ہٮ۪کان تَمہِ دٕہ دٕہ سۭتۍ حظ اوس چھاتہِ دود کَران سُہ دٕہہِ گَنٛڈٕ ہسا اوس دٕہہِ گَنٛڈٕ ہسا اوس یٔڈ منٛز انٛدر گژھان ییٚلہِ دانَس پیٚوِتھ آسہِ پٮ۪وان پیٚوِتھ آسہِ ہے آسان نیٚبٕرۍ کِنۍ ہسا اوس ہوا یِوان سُہ دَہ دٕہ ہسا اوس واپَس یِوان یَنہٕ پٮ۪ٹھ ہسا گیس گیس آو تَنہٕ پٮ۪ٹھ ہسا آے واریاہ سہوٗلیت تَنہٕ پٮ۪ٹھ ہسا اَگر نیٚبٕرۍ کِنۍ ہوا تہِ چھِ آسان گیسَس پٮ۪ٹھ ہسا چھِ عٲش آرام سان آسان سیُن بَتہٕ لٲگِتھ اَسہِ ہسا آو اَسہِ ہسا تُل اَتھ گیسَس واریاہ فٲیدٕ اَسہِ ہسا آو اَتھ گیسَس واریاہ آرام بہٕ حظ چھَس أمِس اعجاز احمد پیٖرَس سٮ۪ٹھاہ شُکُر گُزار أمۍ حظ دیُت مےٚ واریاہ یہِ گیس دان اَصٕل مےٚ حظ درٛاو یہِ واریاہ گیس گیس اَصٕل مےٚ حظ کوٚر اَتھ گیس دانَس واریاہ آرام خۄدا تھٲینَس حظ وارٕ کارٕ مےٚ حظ دیُتُن اَصٕل گیس صاف گیس یہِ مےٚ حظ دیُتُن نہٕ ڈُبلِکیس گیس کیٚنٛہہ مےٚ حظ دیُتُن آرجِنَل گیس خۄدا تھٲینَس حظ وارٕ کارٕ بہٕ حظ چھَسَس دۄے خٲر کَران مےٚ حظ آے سٮ۪ٹھاہ سہوٗلیت مےٚ حظ اوس بہٕ حظ ٲسٕس اَتھ دانَس اوٚدُر کاٹھ لاگان مےٚ حظ اوس پھۄکھ پھۄکھ دِوان أچھَن دٕہ یِوان مےٚ حظ ٲس پَتہٕ أچھَن اوٚش یِوان یَنہٕ پٮ۪ٹھ حظ مےٚ یہِ گیس کٮ۪نٮ۪کشَن دیُتُکھ مےٚ حظ آو تَنہٕ پٮ۪ٹھ سٮ۪ٹھاہ آرام بہٕ حظ بہٕ حظ چھَس مےٚ ہسا آے مےٚ حظ آے تَنہٕ پٮ۪ٹھ سٮ۪ٹھاہ سہوٗلیت مےٚ حظ کوٚر سٮ۪ٹھاہ آرام تَنہٕ پٮ۪ٹھٕ مگر دانَس پٮ۪ونہٕ سۭتۍ حظ اوس مےٚ سٮ۪ٹھاہ سختی یِوان مےٚ حظ ٲسۍ بانہٕ مٔکٕرۍ گژھان تِمَن حظ اوس واریاہ تَمُن لاران پَتہٕ حظ اوس پٮ۪وان تِمن سُرٕ کوٚنٛڈ دیُن سٲنٛدرِ منٛز والٕنۍ چھَلٕنۍ ٲسۍ آسان تَتٮ۪س تَتٮ۪تھ حظ ٲس یہِ سٲنٛدٕر تَمنٕے یٲژ گژھان بیٚیہِ حظ ٲسۍ اَتھٕ کِرٛہِنۍ گژھان دانَس پٮ۪ونہٕ سۭتۍ یَنہٕ پٮ۪ٹھ حظ یہِ گیس آو تَنہٕ پٮ۪ٹھ حظ آو سٮ۪ٹھاہ سٮ۪ٹھاہ آرام نَہ حظ چھِ پَلَو کِرٛہِنۍ گَژھان نَہ حظ چھِ بانہٕ کِرٛہِنۍ گَژھان بانہٕ حظ چھِ صاف شَفا روزان دانَس پٮ۪ٹھ رَنٛنہٕ سۭتۍ ہَسا اوس بانہٕ کِرٛہِنۍ گژھان تِمَن ہَسا اوس سٮ۪ٹھاہ کال کوٚنٛڈ تُلان لگان بیٚیہِ ہسا ٲسۍ اَتھٕ مُستعمال گژھان بیٚیہِ حظ اوس پَلوَن تہِ تَمُن لاران یَنہٕ پٮ۪ٹھ ہسا یہِ گیس کَٮ۪نٮ۪کشَن دیُتُکھ تَنہٕ پٮ۪ٹھ حظ کوٚر اَسہِ سٮ۪ٹھاہ آرام بہٕ حظ چھَس أمِس گیس دانہٕ اعجاز احمد پیٖر سُنٛد سٮ۪ٹھاہ شُکُر گُزار